یہِ ہَسا چھِ نارمَل پرٛاسٮ۪س پرٛٮ۪تھ کٲنٛسہِ زَن زَنانَن منٛز آسان أسۍ نہٕ سۄ ہٮ۪کو اَتھ بارَس منٛز سۭتۍ ؤنتھٕے کینٛہہ گورمینٹَن چھِ آلڈی واریاہ قدم تُرمٕتۍ تِمو چھِ واریاہ سوشَل اٮ۪ویرنیٚس تہِ کَرَان تھرٛوٗ ٹی وی ٹی وی ٹی وی یا سوشَل میٖڈیا تھرٛوٗ چھِ تِم واریاہ اٮ۪ویرنٮ۪س کَران اَتھ مُتعلِق تہٕ تِہنٛدِ ہٮ۪لتھٕ خٲطرٕ تہِ چھِ تِم واریاہ اٮ۪ویر کَران تھرٛوٗ سوشَل میٖڈیا